اَسلامُ علیکُم ٹھیٖک چھِو حظ اہن حظ ٹھیٖک گَرِ چھو حظ سٲری ٹھیٖک تُہۍ چھُو حظ تُہۍ چھُو حظ رِہانا شوٗ سیٚلَر آ مےٚ حظ بوٗز تُہُنٛد تۄہہِ چھو بانٛڈی پوٗراہَس منٛز دُکان مےٚ حظ اوس یہِ شوٗز ضوٚرَتھ یا کہِ بوٗٹھ چَپلہِ دۄنوٕے حظ رَلہٕ ضوٚرَتھ کانٛہہ تہِ چھِنہٕ حظ مطلب یِم تٔمۍ یِم حظ پی ٹی شوٗز چھِ آسان واکس چھِ لَگان تِم شوٗز آ اَہَن حظ نہ اگر تُہۍ ہیٚوٕے نہٕ تُہۍ کۭتِیاہ چھِ پَنٛدہَن شیٚتَن آ بیٛاکھ اَہَن حظ پَتہٕ ٲں پَتہٕ اگر حظ بہٕ ہیٚمہٕ مےٚ گَژھِ حظ کیٚنہہ کَنٛسیشَن اَدٕ ٹھیٖک حظ چھِ مےٚ ووٚن مےٚ ہٲیِو یِم یِم زَنہِ چَپلہِ چھِنہٕ حظ آسان آوا سمٕجھ کٔم ہِش تٕم تھزٕ ویٚج نہ ہیٖل حظ گٔے بدل ہیٖل گٔے ہیٖل نہٕ حظ ویٚج حظ ویٚج چھِ تٔمۍ آیہِ یِم تھٔدۍ چھِ آسان آ تِم چھا آ آ آ آ تمٕے حظ تِم کۭتِس حظ چھِ اوٚہ اوٚہ یوٗتاہ درٛوٚگ حظ ہوٚم فٕلایِٹ چھےٚ حظ فٕلایِٹ کۭتِس حظ چھِ آ زٕ ہَتھ جَنٹٕس شوٗز چھِ حظ جَنٛٹٕس بوٗٹھ تِم کۭتِس حظ چھِ پٮ۪وان جَنٹٕس یہِ کالٹی چھِنہٕ حظ بوٗٹَن ہٕنٛز بہٕ حظ وَنَو تۄہہِ آ سٔپارک حظ شاید سُہ کۭتِس چھِ جَنٛٹٕس پٮ۪وان سُہ کۭتِس چھِ پٮ۪وان جَنٛٹٕس آ بہٕ بہٕ کر حظ یِم دُکانَس پٮ۪ٹھ ییٚلہِ حظ ییٚلہِ حظ تُہۍ ایٚویلیبٕل ٲسِو تُہۍ ؤنِو مےٚ بہٕ یِمہٕ

اَدٕ ٹھیٖک حظ چھِ بہٕ حظ یِمہٕ صُبحس یا کٲلِکیتھ آ بہٕ یِمہٕ صُبحس یا کٲلِکیتھ مگر مےٚ چھِ نِنۍ اَکھ چیٚپٕلۍ بیٚیہِ چھِ اَکھ چھِ مےٚ نِنۍ چیٚپٕلۍ اَکھ بیٚیہِ چھِ مےٚ بوٗٹھ اَہَن حظ اہَن حظ اہَن حظ بوٗٹھ حظ چھِ پانَس خٲطرٕ بیٚیہِ حظ چھِ اَکھ بٲیِس خٲطر جَنٛٹٕس

آ ٹھیٖک حظ چھِ بہٕ حظ یِمہٕ تیٚلہِ صُبحس